یِم اسہِ کۄکر ٲسۍ آسان اسہِ ٲسۍ برٛونٛٹھ سٲرِنٕے آسان گامس منٛز کۄکر گرِ أسۍ ٲسۍ تِم رچھان أسۍ ٲسۍ تِمن شوقہٕ سان رچھان تِم ٲسۍ أسۍ گِندان تہِ تِمن ٲسۍ أسۍ تم ٲسۍ تِم ٲسِکھ أسۍ پالان البتہ یۄس تِمن بٮ۪مٲرۍ ٲسۍ کینٛہہ آسان أسۍ ٲسۍ تِمن خٲطرٕ چکن پوکٕس انان أسۍ ٲسۍ تِمن خٲطرٕ دوا کران تِم ٲسۍ تمہِ سۭتۍ ٹھیٖک گژھان أسۍ ٲسی تِم رچھان تِمن ٲسۍ أسۍ پھل انان أسۍ ٲسۍ مکایہِ واٹھ بناوان تِمن ٲسۍ أسۍ توٚمُل ترٛاوان تِمن ٲسۍ أسۍ تریش دِوان بیٚیہِ ٲسۍ تِمن أسۍ ٹایمس پٮ۪ٹھ ییٚلہٕ ترٛاوان ٹایمس پٮ۪ٹھ ٲسِکھ بنٛد کران تِم ٲسِکھ أسۍ رچھان تِمن ٲسۍ تِم ٲسہِ تِم تِمن سۭتۍ ٲسۍ أسۍ گِنٛدان اسہِ اوس تِمن سۭتۍ واریاہ زیادٕ ٹایِم پاس گژھان أسۍ ٲسۍ تِمن سۭتۍ واریاہ زیادٕ ٹایِم پاس کران اسہِ ٲسۍ تِم واریاہ خۄش لگان اسہِ ٲسۍ آسان واریاہ زیادٕ کۄکر پتہٕ ییٚمہِ ساتن اسہِ پوٚژھ ووٚژھ یِوان اوس گرٕ اسہِ اوس نہٕ پٮ۪وان بازر گژھُن سیُن اننہٕ خٲطرٕ کینٛہہ اسہِ اوس آسان گرے سیُن أسۍ ٲسۍ تِمو منٛز اکھ کۄکُر تُلان ٲسۍ ماران أسۍ ٲسۍ سُے رنان اۭں اسہِ اوس لگان تٔتھۍ مزٕ اسہِ ٲسۍ تِم سۭتۍ ٹایِم پاس واریاہ زیادٕ گژھان ؤنکیٚن کِس وقتس منٛز چھںہٕ زیادٕ کینٛہہ ؤنکیٚن کہِ وقتس منٛز چھِ آسان کمٕے کۄکر کٲنٛسہِ کٲنٛسہِ چھِ آسان تِم تہِ چھِ تِہنٛدۍ خٲطرٕ واریاہ زیادٕ کیر کران یِمن ؤنکیٚس کۄکر چھِ آسان تِم چھِ تِہنٛدۍ خٲطرٕ دوا انان چکن پوکٕس چھِ انان چکن پوکٕس چھِ آسان بیٚیہِ چھِ پیرسٹٕمال دوا انان تِمن چھُ آبس منٛز ترٛاوان دِوان چھِکھ تِمن چھِ تِم واریاہ زیادٕ کیر کران ؤنکیٚس چھِ تِمن آنٛگنس منٛز چھِ کٲنٛسہِ پارک آسان تِم چھِ تِمن نیٖجہِ منٛز تھوان یِم کھٮ۪ن نیٖج ویٖج امہِ سۭتۍ ہٮ۪کن یِم بٔڑۍ گٔژھِتھ تِم چھِ تِمن چکر دیاوناون بیٚیہِ چھِ ٹایمس پٮ۪ٹھ ییٚلہٕ ترٛاوان ٹایمس پٮ۪ٹھ چھِکھ بنٛد کران تِم چھِ تِہُنٛد واریاہ زیادٕ کیر کران